اوا اَسلامُ علیکُم وعلیکُم اسلام آ تُہۍ چھُو حظ پی ایچ ای ڈِپاٹمٮ۪نٛٹ پُلواما آ تُہۍ چھُو حظ پی ایچ اِی ڈِپاٹمٮ۪نٛٹ پُلواما آ بِلکُل حظ اَسہِ کٔرٮ۪و فون نا اَسہِ اوس ترٛٲومٕژ کَمپُلینٛٹ ایٚکچُؤلی اَسہِ چھُ یَتھ نا یُس یہِ ڈرٛنٛکِنٛگ اَسہِ حظ ترٛٲومٕژ کَمپُلینٛٹ حظ یَتھ ڈرٛنٛکِنٛگ واٹر فیسَلٹی یۅس چھِ آ اَتھ مُتعلِق ٲسۍ آسہِ ترٛٲومٕژ أسۍ چھِ پَتھن حظ گوسیہ کالنی اَہَن حظ آ بِلکُل مگر تُہۍ چھُو نہٕ یَتھ کُن نہٕ دیان دِوان کِہیٖنٛۍ یَتھ چھِ اَسہِ دۄہَے بِلکُل دۄہَے چھُنہٕ آبٕے آسان اَسہِ چھِ پریشٲنی گژھان واریاہ آ ٹھیٖک

اَہَن حظ بِلکُل اَسہِ حظ چھِ مین یُس یہِ ہٮ۪رٕکنہِ چھُنا ہر مچہِ ہیوٚر پور آ گۄسیہ کالنی یَتھ وَنان چھِ اَتھ چھِ مین یِمنٕے دۄن ژورَن گَرَن چھِ زیادٕ پرٛابلِم باقیَن حظ چھِ سارنٕے آسان آب اَصٕل اَسہِ تہِ ما آسہِ تھوٚپ ووٚپ ما آسہِ آمُت پایِپ وایپ وُچھو اَتھ تہٕ

ٹھیٖک بیٛاکھ چیٖز حظ اوس بیٚیہِ پایِپ وغیرہ ما ترٛٲوِو تُہۍ نَیہِ نہَ مےٚ دوٚپ یَتھ چھُ نا یتھ ما آسہِ تھوٚپ ووٚپ ما یَتھ یوٚت اَتھ کٔرِو پاز واز کَرنٲوِو یَتھ اَتھ ما آسہِ تھوٚپ ووٚپ بیٚیہِ

ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ او کے او کے تھینٛک یوٗ چلو اسلام علیکُم